اَگَرے أسۍ وٕچھو یِم مَطلَب یِم زَن یِم کالج چھِ یا یِم زَن یِم کوچِنٛگ سیٚنٹَر چھِ آیۍ آیۍ ٹی آیۍ آیۍ ایٚم آیۍ آیۍ ٹی ایٚس آیۍ آیۍ ایٚس سی ایٚس آیۍ آیۍ ایٚم ایٚس یِم زَن یِم اِنَسٹیوشَن چھِ یِم سٲری چھِنہٕ ہیٚکان یِم مَطلَب پَنٕنۍ بَچہِ اور اَتہِ پَرنٲیِتھ کینٛہہ مَطلَب کیاز چھِنہِ ہیٚکان پَرنٲیِتھ تکیاز اَتہِ چھُ آسان فیٖس چھُ آسان واریاہ زیادٕ بَچَن یا اَتہِ چھ آسان باقٕے چارجِز چھِ آسان یُس نہٕ زَن تہٕ اکھ غریٖب چھُ ہیٚکان پوٗرٕ کٔرِتھ کِہیٖنۍ تہِ غریٖب مول موج کَتہِ اَنہِ ییٖتیاہ پونٛسہٕ مگر آز چھِ درامژٕ واریاہ سِکیٖم مَطلَب یِمو تھروٗ مَطلَب واریاہ مَطلَب تِم ٹرسٹ چھِ درامٕتۍ یِمو تھروٗ بَچَن تِمَن غریٖب بَچَن یا تِمَن یتیٖم بَچَن چھ یِوان فیٖس تراونہٕ اَگر تِم خَبر کیاہ تہِ یہِ کورس یَژھَن کَرُن یِم نہٕ کٔرِتھ ہیٚکَن کِہیٖنۍ تِمَن چھِ تِمے تراوان فیٖس واریاہ کورسِز چھِ گَژھان آز تِموٕے تھرو یِم زن نہٕ کانٛہہ غریٖب مول ہیٚکنہِ مَطلَب پَننِس بَچَس یوٗتاہ فیٖس دِتھ کِہیٖنۍ نہٕ سُہ چھُ ہیٚکان تِمَن ٹرسٹ والٮ۪ن سۭتۍ کتھ کٔرِتھ تٔمِس چھِ تِم آرام سان دِوان سُہ فیٖس تہٕ تِم ہیٚکَن تِم کورسِز کٔرِتھ مَگَر اَڑٮ۪ن غریٖبَن چھنہٕ تِتہِ آسان پاے کِہیٖنۍ تِم چھِنہٕ پَتہٕ بَچَن یِم کورس کَرناوان کِہیٖنۍ تہِ نہٕ تِم چھِنہٕ ہیٚکام مَطلَب ییٖتیاہ پونٛسہٕ أنِتھ کہِ تِم کَرناوہَن پَنٕنٮ۪ن بَچَن یِم کورس وۄنۍ اَگَرے أسۍ وٕچھو یِہنٛدِس مَطلَب یِم کمہِ آیہِ چھِ پَران تَتہِ چھ آسان واریاہ مَطلَب اکھ أکۍ سٕنٛد کھۄتہٕ چھ آسان مَطلَب بَچہِ واریاہ قٲبِل بَچہٕ چھِ آسان اَگَرے اکھ آسہِ قٲبِل بیاکھ چھُ آسان تمہِ سٕنٛدۍ کھۄتہٕ قٲبِل امہِ سۭتۍ چھِ مَطلَب ہیٚچھان امہِ سۭتۍ چھِ ہیٚچھان امہ مَطلَب یُس یِمَن یہِ پانہٕ ؤنۍ یہِ کَمپیٚٹِشَن وَنو أسۍ یُس یِمَن یہِ پانہٕ ؤنۍ مطلب یہِ چھُ دَپان نہَ بہٕ گَژھِ امہ سٕنٛد کھۄتہٕ آسُن بیاکھ چھُ دَپان نہَ بہٕ گَژھِ امہ سٕنٛدۍ کھۄتہٕ آسُن یُس یِمَن یہِ پانہٕ ؤنۍ چھُ امہ سۭتۍ چھ بَچہِ ہیٚچھان امہِ سۭتۍ چھِ بَچہ پَران اِمن کالجَن مَنٛز چھِ آسان واریاہ اصٕل کَمپیٚٹشَن یُس یِم مَطلَب بَچَن پَنُن پَرنُک شوق سۭتۍ آسان مَطلَب اکھ أکۍ سُنٛد نہَ بہٕ گَژھِ امہ سٕنٛدۍ کھۄتہٕ اصٕل کَرُن بیاکھ آسان وَنان نہَ بہٕ گَژھٕ امہ سٕنٛدۍ کھۄتہٕ اصٕل کَرُن امہِ سۭتۍ امہِ شوقہٕ سۭتۍ چھِ یِم بَچہِ پَران امہِ کَمپیٚٹشَن سۭتۍ چھِ یِم بَچہِ پَران وۄنۍ اَگَرے أسۍ وٕچھو بَچَن پٮ۪ٹھ چھ آسان پریٚشَر آ أڑۍ بَچہِ چھِ آسان تِتھ مَطلَب یِم نہٕ اَنڈَرسٹینٛڈ چھِ یِوان دِنہ جَلدی چھنہٕ آسان یِم سمجھ یِوان کِہیٖنۍ نہٕ تِمَن پٮ۪ٹھ چھ تھوڑا پریٚشَر پیٚوان دٮ۪ماغَس پٮ۪ٹھ تِمَن چھ تِم چھِ تھوڑا نروَس گَژھان ییٚلہِ پَرناوان اوس تِمَن چھنہٕ یِوان سیٚود سمجھ کِہیٖنۍ تہِ مَگَر گۄڈنہِ مَطلَب أکِس ؤرۍ یَس چھِنہٕ تِمَن یِوان سمجھ کِہیٖنۍ یا شیٚن ریٚتَن چھِنہٕ یا ریٚتَس چھِنہٕ تِمَن یِوان پَتہٕ چھِ تِمَن گَژھان رَسہِ رَسہِ رَسہِ رَسہِ چھ تِمَن سُہ عادَت گَژھان نہَ مَطلَب اَسہِ چھُ کَرُن ییٚلہِ مَطلَب تِم روز روز دُہاے دُہاے دُہاے دُہاے پیٚیہِ سُکوٗل گَژھُن یا کالج گَژھُن یا تَتہِ سُہ لیٚکچَر رَٹُن یا پَرُن تِمَن چھ پَتہٕ تِمَن چھُنہٕ پَتہٕ سُہ مطلب تِمَن چھُنہٕ پَتہٕ تیوٗت دٮ۪ماغَس پٮ۪ٹھ روزان زور کِہِیٖنۍ تہِ یا اَگَر أسۍ وٕچھو یِم کورس چھِ تِم بَچہِ کَران یِم دَپَن نہَ ہَم یِم دَپَن نہَ أسۍ ہیٚکو کٔرِتھ تِم چھِ یِم کورس رَٹان یِمَن پاے آسہِ نہَ أسۍ ہیٚکو نہٕ تِم چھِ بَدَل کانٛہہ کورس کَران تیوتاہ پریٚشَر تہِ چھُ نہٕ ونکیٚن کِس دورَس مَنٛز یا ونکیٚن چھِ سُہ زَمانہٕ ماڈٲرٕنۍ زَمانہٕ چَلان یتھ مَنٛز نہٕ مَطلَب بَچَس یہِ پیٚیہِ سونٛچُن کِہیٖنۍ تہِ یہِ چھ نہٕ بہٕ ہیٚکہٕ نہٕ کٔرِتھ ونکیٚن چھ ییٖژاہ فیسَلٹی آسان ایٚولیبٕل بَچَس تٔمِس چھنہٕ کِہیٖنۍ تہِ باسان سَکھ کِہیٖنۍ تہِ اَگَرے سُکوٗل مَنٛز یِیہِ نہٕ سمجھ کِہیٖنۍ سُہ ہیٚکہِ گَرِ شامَن یوٗٹیوبَس پٮ۪ٹھ سٔرٕچ کٔرِتھ لیٚکچر تمہِ سۭتۍ ہیٚکہِ تٔمس آرام سان ٹِپٕس مِلِتھ کیاہ کیاہ کَرُن تہٕ ونکیٚن کِس دورَس مَنٛز چھنہٕ مطلب کٕہٕنۍ تہِ سُہ مَطلَب مَحکَم یا سُہ کانٛہہ فیٖلڈ یتھ مَنٛز بَچَس پیٚیہِ سُہ مَطلَب پریٚشَر دٮ۪ماغَس پٮ۪ٹھ نہَ ونکیٚن چھِ ہیٚکان بَچہِ آرام سان اَنڈَسٹینٛڈ کٔرِتھ سورٕے کینٛہہ آرام سان چھِ ہیٚکان بَچہِ سَمجِتھ سورٕے کیٚنٛہہ مےٚ کیاہ پَزِ کَرُن مےٚ کِتھ کٔنۍ چھُ پَرُن یا مےٚ کیاہ کورس پَزِ کَرُن اِسی لیے یُس بَچہِ ییٚمِس بَچَس پاے آسہِ نہَ بہٕ ہیٚکہِ کٔرِتھ سُہ چھُ یِم کورس کَران ییٚمِس گۄڈے آسہِ پاے نہَ بہٕ ہیٚکہٕ نہٕ کٔرِتھ کینٛہہ سُہ چھُ روزان گۄڈے امہِ نِش دوٗر لِحاظہ کٔرِتھ چھنہٕ امہ سۭتۍ کٕہٕنۍ تہِ پریٚشر پیٚوان بَچَس امہ پَرنہٕ سۭتۍ